اَسَلام علیکُم وَعلیکُم اَسَلام اَہن ٹھیٖک پٲٹھۍ تۄہہِ چھِو حظ ٹھیٖک شُکُر میم میم مےٚ اوس کٲشُر ہیچھُن میم اَسہِ چھِ ہمساے کوٗر مےٚ ووٚن تمی اَوا مےٚ مےٚ اوس ووٚنمُت تٔمِس چھِ اصُل کٲشُر تگان مےٚ چھُنہٕ تگا تیُتھ کیٚنٛہہ مےٚ ووٚن تمِس کہِ مےٚ چھُ کٲشُر ہیوٚچھُن کہِ بہٕ تہِ ہیٚچھہا تۄہہِ کتہِ ہیٚچھوُ تمۍ ووٚن مےٚ تُہنٛد پتہٕ ییٚمۍ حظ مےٚ ووٚن تٔمِس چھُ ناو اُلفت اَہن یِم چھِ اَمہِ سایڈٕ بسان اَہن حظ یِمن چھُ تگان لٮ۪کھُن تہِ یِمن چھُ تگان لٮ۪کھُن تہِ تہٕ پرُن تہِ مےٚ چھُنہٕ نَہ تگان لٮ۪کھُن مےٚ چھُنہٕ لٮ۪کھُن تگان نَہ چھُ تگان مےٚ پرُن تھوڑا چھُ مےٚ تگان کرُن نَہ مےٚ چھُنہٕ تیوٗتاہ وۄتھان کیٚنٛہہ مےٚ چھُ تھوڑا تگان مےٚ چھُ کوٚرمُت پی جی اَہن حظ آ کٲشُر چھُ مےٚ ہیٚچھُن تہٕ مگر مےٚ گوٚژھ تگُن لٮ۪کھُن تہِ لٮ۪کھُن تہِ گوٚژھ مےٚ تگُن اہن حظ اَہن حظ اَہن حظ کِہیٖنۍ لٮ۪کھُن چھُنہٕ مےٚ تگان کِہیٖنۍ

اَہن حظ اَہن حظ

اَہن حظ ٹھیٖک حظ چھُ پنٛداہ شتھ اَہن حظ

اَہن حظ

ٹایمِنٛگ تہِ ؤنِو حظ مےٚ ٹایمِنٛگ کیٛاہ چھِ روزان اتھ

اکھ گنٛٹہٕ چھِ تُہۍ کٕلاس دِوان پانٛژھ ٹُو اَہن حظ ٹھیٖک چھُ پانٛژھ ٹُو سَہ شےٚ

اَہن حظ شٮ۪ن رٮ۪تن چھُ یہِ کورُس اہن حظ آ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ شُکریہ اِنسچوٗٹ بانڈی پورا ٹھیٖک حظ چھُ اَچھا سَلام علیکُم